ہیٚلو اسلامُ علیکُم ٹھیٖکٕے اَصٕل پٲٹھۍ ژٕ چھکھے ٹھیٖک اَصٕل پٲٹھۍ چھَکے اَچھا اَچھا ٹھیٖک اَے تیٛوٗت اوس نہٕ اَسہِ چوٗن پھیران چوٕ نٔنی اسان کُنہِ اَے کیٛاہ ونے بہٕ ژےٚ راتھ ہَے ہٮ۪ژٕ مےٚ اشرفس گاڈٕ اَے ببا کیٚاہ پیٚیہِ تِمن تِم آسہٕ شاید جٮ۪مۍ گاڈٕ آسان مےٚ باسان لیٚج ہٮ۪تھ یِتھٕے پٲٹھۍ لیٚج ہٮ۪تھ ترٛٲوِتھ ژھُنمٕژ مےٚ سۅ تِمن گوٚو نہٕ کانٛہہ مزاہ مےٚ کتہِ چھِ پےَ مےٚ کریٚومے ژےٚ فون بہٕ چھَس بہٕ چھَس ژیٚے رٹان مےٚ کریٚومے ژےٚ فون مےٚ دوٚپ ژےٚ اوسُے سُچ آف تَمہِ ساتہٕ مگر بیٚیہِ اوسُے ژےٚ راتھ آ ژٕ نے ٲسکھٕے نہٕ اَچھا اَچھا ہَے تِمن ہَے گوٚوتہِ پتہٕ ہَے دوٚپُکھ تھاو اَسے کھٮ۪ووُے نہٕ اَسے کھٮ۪و پتہٕ مےٚ اوس پتہٕ ژٮ۪وٚٹ کوٚرمُت تہٕ ٹھوٗلہٕ ژٮ۪وٚٹ پتہٕ کھٮ۪و تٔتھٕے سۭتۍ بتہٕ کِہیٖنٛۍ تُم ژھُنۍ اَسہِ تتِھے پٲٹھۍ تیٖل گوٚو ضایہِ سُہ ضایہِ وَن تہٕ مےٚ ٲس گاڈس زٕ کِلو أسۍ مےٚ ضروٗرت اَز تَوے کریٚومے پتہٕ تانۍ اِمے ژیر ژیٖرۍ مےٚ ضروٗرت پتہٕ تانۍ ما بنن ہے نہَ نہَ ناے بلاے لگے مےٚ چھِ زٕ کِلو ضروٗرت ہَے کیٛاہ ونے بہٕ ژےٚ بہٕ لٔجِس آوُر لٔجِس نا بہٕ چھَس نا آوُر لٔجس نا پٔژھٮ۪ن چھُم یُن اَز چھم یُن ییٚمِس پۄپھِ آ سُہ ما چھِ کھٮ۪وان تٔمِس چھُ ڈاکٹرن تھوٚومُت بنٛد سُہ چھُ کھٮ۪وان سُہ چھُ گاڈٕ کھٮ۪وان زیادٕ مگر کیٛاہ زٕ کِلو چھِم ضروٗرت مگر جٮ۪مۍ نہٕ جٮ۪مۍ أمِس اَشرفس ہیٚزِنہٕ مےٚ گٔے راتھ تیٖژ کٲشرِ گاڈٕ أنۍزِ آ أسۍ چھِ تِمے کھٮ۪وان بیٚیہِ چھِ مےٚ پۄپھِ بیٚیہِ چھُ مےٚ پۄپھِ یُن ژٕ چھَکھا اَز کھٔژمٕژ کٔژِ بجہِ اِمے کٔژِ بجہِ دۄیہِ بجہِ اَچھا ٹھیٖک چھُ اَدٕ ہے ٹھیٖکھے چھُ مگر ضروٗر تھٲوزِ مےٚ چھُ یہِ ضروٗرت

آ تِمن ہیٚے زِ نہٕ اشرفس کِہیٖنٛۍ راتھے ہَے گٔیہِ پَتہٕ گنٛدے تَوے تۄہہِ کَس اوسوٕ خانٛدر اتہِ تۄہہٕ کَس اوسوٕ خانٛدر اَچھا اَچھا اَچھا مےٚ مےٚ ژھانٛجایکھ مےٚ مےٚ ژھانٛجایکھ مےٚ کرے اَتہِ سارِوٕے کرے مےٚ ونیٛوٗکھ مےٚ اَتہِ ژھانٛجایکھ مےٚ مگر ژٕ ٲسکھٕے نہٕ اَچھا بیٚیہِ آستے یہِ موبایِل تھاوان چارٕج کُنہِ ساتہٕ چھُ ضروٗرت لگان فون چھَسے بہٕ ژےٚ کَران اَدٕ سا اَچھا اَچھا ٹرٛانٕسفارمر اوس دوٚدمُت اَدٕ اَدٕ سا اَدٕ سا اَدٕ ہا بیٚہہ خُدایس حوال